اکھ اکھ ستنمتھ چھِ میٲنۍ ڈیٹ آف بٔرٕتھ ستھ ژور زٕ ساس ستھ کوٚر مےٚ ایٹتھٕ پاس ستھ نو زٕ ساس تہٕ باہہ کوٚر مےٚ وارٕ کار ٹٮ۪نتھٕ مےٚ لٔگۍ اتھ دوران زٕ دۄہ پانٛژھ ژور شیٚے زٕ ساس تہٕ شیٚے امہِ دۄہ اوسُس بہٕ قریٖبن قریٖبن دہ وُہر تہٕ زٕ ترٛےٚ زٕ ساس تہٕ اکوُہ اوسُس بہٕ دِلہِ منٛز پِکنِک ژور ژور زٕ ساس زٕتووُہ یعنے کہِ اپریل زٕ ساس زٕتووُہ اوس اسہِ فیملی پِکنِک